ہیلو مےٚ ٲسۍ تُہنٛز کیب آرڈر کٔرمٕژ مَگر کیٚنٛہہ وجوٗہات کے بِنا پَر چھَس نہٕ بہٕ تَتہِ تھس موٗجوٗد کیٚنٛہہ وۄنۍ چھَس بہٕ شُپین اَڈس منٛز بہٕ چھےٚ سو تۄہہِ گُزٲرِش کران زِ تُہۍ یِیو توٚتھن تہٕ تُہۍ تُلیو مےٚ تتہِ تھس